ہیٚلو

وعلیکُم اَسَلام اہن حظ بے حظ چھَس ؤنِو حظ کینٛہہ نہ حظ چھُ نہٕ کیاہ حظ تکلیٖف چھو اہن حظ اہن حظ اہن حظ تۄہہِ کھیٚو حظ کانٛہہ میٚڈِسن اتھ پرہیز کرے وُ حظ کینٛہہ آتھوار حظ چھُس چھَس بہٕ وچھان ییٚتہِ چیٖنی چوک حظ تُہۍ ہیٚکِو صُبحہُ پیٚٹھ تہِ یِتھ تہٕ اگر تُہۍ نزدیٖکے چھِو روزان تیٚلہِ چھ ژور بج چھُ بہتر اہن حظ ترےٚ ہتھ حظ چھ بَرٕنی اہن حظ تُہۍ أنزیٚو اکھ یہِ حظ یہِ ایٚزتھرومایسیٖن بیٚیہِ أنزیٚو ہہُ لِووسِٹرِزیٖن بیٚیہِ حظ کٔرزیٚو ہہُ کھیٚزیٚو ٲلوٕ چِپسَس سۭتۍ کھیٚزیٚو بَتہٕ یمن دۄہَن حظ بیٚیہِ حظ چیزیٚو گرم گرم تریٚش یہِ حظ چھ آزکل وایرَل تُلِو حظ بِہِو رۄبَس حوال